اگر بہٕ اَتھ بارَس منٛز کَتھ کَررٕ تہٕ مےٚ چھُ باسان کہِ مطلب اَتھ خٲطرٕ چھِ آلریڈی واریاہ چیٖز اگر اَسہِ کانٛہہ چیٖز اٮ۪ڈوَٹایِز آسہِ کَرُن یا لُکَن تانۍ واتناوُن آسہِ چاہے سُہ ٹیکنالجی آس یا کانٛہہ سِکِل آسہِ یا کینٛہ تہِ اگر سُہ اَسہِ لُکَن تانۍ چھُ واتناوُن تہٕ تَتھ خٲطرٕ چھِ أس مطلب واریاہ واریاہ تم چیٖز یِمَو سۭتۍ اَسہِ اٮ۪وَٹایزمٮ۪نٹ ہیکو کٔرِتھ تمۍ چیٖزُک تاکہِ سُہ واتہِ کٔشیٖرِ ہٕنٛدٮ۪ن پریٚتھ کُنہِ لوٗکَن تانٮ۪تھ اگر أسۍ ییٚتہِ وٕچھو تہٕ یوٗجؤلی چھُ یا نِوزَن مطلب تیُتھ کانٛہہ بوٚڑ اٮ۪ناوسمیٚنٹ اگر آسہِ تَتھ خٲطرٕ چھُ أسۍ نِوزَن منٛزِ دِوان یا چھُ أسۍ دِوان اخبارَس پٮ۪ٹھ یِم زٕ چیٖز چھِ بٔڑۍ تہٕ وٕ اگر مِثال کے طور پَر اگر بہٕ أکِس لَکٕٹِس پایمَانَس پٮ۪ٹھ وٕچھو اگر أسۍ فار ایٚکزامپٕل سٲنِس گامَس منٛز آسہِ کینٛہہ کہِ مطلب کُنہِ جایہِ آسہِ کینٛہہ کَرُن یا کٲنٛسہِ گَرَس آسہِ کیٚنہ مِثال کے طور پر کانٛہہ تہِ کٲم آسہِ کانٛہہ تیُتھ یَتھ منٛز أسۍ اِنفارم چھِ سٲرسی لُکَن سارنی لُکَن کَرُن أکِس گامکِس تیٚلہِ چھِ آسان مَسجِد مَسجِد منٛز چھُ علان گژھان مایکہِ پٮ۪ٹھ سُہ چھُ اکھ وے مطلب یتنَس یَتھ سایڈَس باقٕے چھُ مےٚ باسان یِمٕے نِوٕز پیپر چھُ ٹی وی چھُ یا فون تھروٗ چھُ ہٮ۪کان اِنفارم کٔرِتھ اگر أسۍ بَڑٮ۪ن پایمانَن کَتھ کَرو میٚگزیٖنٕز چھِ أسۍ کَران مطلب اِشوٗ چھِ أسۍ دِوان یا مِثال کے طور پَر اگر بہٕ یِتھ کنۍ وُچھ کہ بٕتہِ چھُس پَران مِثال کے طور پَر تہٕ امہِ پَتن اگرأس کُنہِ جایہِ کانٛہہ اٮ۪کزام دِنہِ چھُ گژھَن کانٛہہ تہِ کَمپِٹیوٹیوٗ اٮ۪کزام یا بیٚیہِ تہِ کیٚنہہ چھِ گژھان دِنہِ تہِ تَتھ خٲطرٕ ییٚلہِ أسۍ پتہٕ اٮ۪کزام پَتہٕ چھُ نٮ۪ران تمَو چھُکھ آسان تم لَکٕٹۍ تم پوسٹَر ہِی أنمٕتٮ۪ن تٕمَن چھِ وَنان تہِ کہتانۍ تہٕ تم چھِ تم دِوان سارنی بَچَن سٹوٗڈَنٹَن اَتھَن کیٚتھ کہِ مطلب تمہِ سۭتۍ چھِ تِم پَنٛنہِ ٹیوٗشَن سٮ۪نٹرُک یہِ کَران کہِ سٲنِس ٹیوٗشَن سٮنٹرَس منٛز کیاہ چھُ کیاہ چھُنہٕ کِہیٖنۍ یِم سٲری چھِ تَتھ پٮ۪ٹھ آسان سٲری اِنفارمیشَن یِتھَے کَنَن چھِ یِم بڑۍ بٔڑۍ تہٕ یِمَن پٮ۪ٹھ چھِ آسان سورُے لیکھِتھ